وعلیکُم السلام اَصٕل پٲٹھۍ تُہۍ چھِوا ٹھیٖک آ اَسہِ چھِ زٔمیٖنہٕ سایٹہِ پٮ۪ٹھٕے سُہ چھِ زٕ کَنال آ اَسے چھُ سایٹہِ پٮ۪ٹھ سُہ چھِ أنٛدۍ أنٛدۍ گٔنڈِتھ کٔرِتھ تَتھ چھُ ٹیٖن ویٖن دِتھ اَلَگ آ آ صحیح اَسہِ آے تَتھ واریاہ أکۍ دِتۍ پنٛژاہ ساس پنٛژاہ لَچھ أکۍ دِتۍ شیٹھ لَچھ یِتھَے کٔنٮ۪تھ مگر اَسہِ آے نہٕ بَرابٔدی کِہیٖنۍ تَتھ سۭتۍ لَگ بگ گژھن اَسہِ شیٖتھ نَمَتھ لَچھ تام یِنۍ نہ نہ تَتھ چھِ واریاہ کینٛہہ أنٛدۍ أنٛدۍ تَتھ چھِ مَسجِد شریٖف تہِ نِماز پَرٕ تَمِچ پرٛابلِم چھِنہٕ تَتہِ کِہیٖنۍ آب تہِ چھُ تَتھ سۭتۍ پاوَر تہِ چھُس سۭتۍ سَڑَک تہِ چھَس مین کَمٕے زٕ ترٛےٚ مِنٹ لَگان آ بازرَس کُنٕے یہِ چھِ پٔرٕن اَسہِ پٔرٕن چھِ یہِ گٔنٛڈِتھ أنٛدۍ أنٛدۍ اَتھ چھِ بٕلاک ترٲوِتھ پٮ۪ٹھٕ چھِ اَتھ دِتھ ٹیٖن ویٖن اَصٕل پٲٹھۍ اَتہِ تہِ چھِ یِہُے ریٹ أسۍ چھِ کَران مےٚ چھُ باسان أسۍ چھِ کَمٕے کَران اَمہِ کھۄتہٕ چھِ ژوٚر ییٚتہِ گَژھان اَسہِ ٲسۍ تھوڑا پرٛابلم اَمہِ اَمہِ موٗجوٗبَن کوٚر اَسہِ یہِ کم نَتہٕ ہٮ۪کو نہٕ أسۍ یہِ اَمہِ کم کٕنِتھ تُہۍ کیٛاہ چھِو تویتہِ وَنان تُہۍ ؤنِو اورٕ نہ نہ تویتہِ گَژھِ اَمہِ کھۄتہٕ ژوٚرُے پَہَم آسُن سُہِ چھُ سایٹہِ پٮ۪ٹھ تہِ تِتھُے سُے تُہۍ تہِ ؤنِو کَمہِ آیہِ گَژھِ یہِ تۄہہِ تویتہِ ہیٚکِو تُہۍ تہِ ؤنِتھ نہ نہ پانٛژھ سَتَتھ اگر سَتَتھ نہٕ تہٕ پانٛژھ سَتَتھ نہ نہ تویتہِ اَسہِ گرِکٮ۪ن سۭتۍ کَرٕ بہٕ مَشوَرٕ تَمہِ پَتہٕ وَنو بہٕ کَرو تۄہہِ بہٕ کال کَمہِ آیہِ آسہِ کیٛاہ آسہِ کاکَد واکَد چھِ اَسہِ اَتھ ٹھیٖک اَسہِ چھُ نہٕ اورٕ یورٕ تَتھ فرق کِہیٖنۍ نہ اچھا اٮ۪گزیکٹلی سُہ نَواب باغ سایڈَس چھُ نہ تَمی سایڈٕ ییٚمہِ دۄہ تۄہہِ خۄش گَژھیو تُہۍ کٔرِو کال تہٕ تَمۍ کِنۍ پَتہٕ یِمو أسۍ تہٕ أسۍ تہِ ہاوَو اچھا کینٛہہ چھُنہٕ بہٕ کَرٕ گَرِکٮ۪ن سۭتۍ مَشوَر صُبَس کَرو تیٚلہِ بہٕ کال تۄہہِ اَدٕ حظ بِہِو خۄدایَس حَوال